وعلیکُم السَلام السَلام علیکُم الحمدُ اللہ شُکُر رۄبس کُن تُہۍ چھُو حظ ٹھیٖک دُعا دُعا دُعا تُہۍ چھُو ٹھی اہن حظ اہن حظ ؤنِو اہن حظ اہن حظ سَر زیُن اوس مطلب یُس فَیَر وُڈ چھُ آسان ضوٚرَتھ یِہوٚے زِنِس ٲسۍ زٕ ترٛےٚ کویِنٹَل اَسہِ ضوٚرَتھ زیادٕ نہٕ کِہیٖنۍ اَوا کیٛاہ چھِ کَرُن اَسہِ تہٕ اہن حظ سر بِلکُل جی سر اہن حظ اہن حظ اَسہِ چھِ نِنۍ ترٛےٚ اہن حظ سر اہن حظ سر اہن حظ مطلب بِلکُل سر یہِ چھِ گۄڈنِچ آسہِ بانڈی پورا چھَوا جاے پتہ

ویسے آز چھِ جی پی اٮ۪س کِنۍ تہِ ہٮ۪کان کٔرِتھ گوٗگٕل لوکیشَن تہٕ تَپٲرۍ تہِ ہیٚکِو تُہۍ وٕچھِتھِ آ بلکُل تہٕ وَنہِ اَمہِ علاوٕ چھِ اَتھ بیٚیہِ کرٛایٹیٖریا کیٚنٛہہ کَرُن وَرُن اَچھا باقی مطلب دِقت وِقت ما

چلو کیٚنٛہہ پَراوے چھُنہٕ پونٛسَن ہُنٛد چھُنہٕ کانٛہہ ٹٮ۪نشن البتہ اَسہِ گَژھِ یہِ گَژھُن تہٕ چَلو اِنشاء وارٕکار وارٕکار نَہ بس دُعا دُعا شُکریہ چَلو وۄنۍ گَژھِ حظ اَسہِ یہِ اِنشاء اللہ سٮ۪ٹھاہ سٮ۪ٹھاہ شُکریہ شُکریہ کامران صٲب اَچھا اَدٕ حظ اَدٕ حظ اَلسلام علیکُم